وٕچھ حظ بہٕ وَنو تۄہہِ اَتھ کَتھ أچیٖومٮ۪نٛٹ گٔے نہٕ خٲلی سۄ یَتھ منٛز کہِ زَن تۄہہِ کیٚنٛہہ مطلب مٔٹیٖریَل کیٚنٛہہ سامانہٕ ٹایِپ کیٚنٛہہ أچیٖو گژھیو پونٛسہٕ گژھیو أچیٖو أچیٖومٮ۪نٛٹ گوٚو ییٚلہِ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ چھےٚ میٛٲنۍ سۄے ییٚلہِ میٛٲنۍ پیرٮ۪نٛٹٕس مےٚ پٮ۪ٹھ پرٛاوُڈ ٲسۍ بیٖنٛگ اِن اِنٛڈِپٮ۪نٛڈٮ۪نٛٹ ووٗمٮ۪ن مطلب آزاد پَسنٛد کوٗر یَژھان ہر کُنہِ منٛز محنت کَرٕنۍ کانٛہہ تہِ موقعہٕ چھُ ملان کَماونُک تَتھ منٛز یَژھان محنت کَرٕنۍ پَنٛنہِ اَتھٕ کیٚنٛہہ اَنان پنٛنِس پانَس پَتہٕ پانَس اَنان کُنہِ وِز پنٛنٮ۪ن پیرٮ۪نٛٹسَن تہِ اَنان تِمَن ہِنٛز خٲطرٕ آسہِ سۄے ساروٕے کھۄتہٕ زیادٕ پرٛاوُڈ موٗمٮ۪نٛٹ چھےٚ میٛانہِ خٲطرٕ سۄے کہِ بہٕ ہٮ۪کہٕ سُہ چیٖز کٔرِتھ بیٚیہِ آ میٛانہِ خٲطرٕ ٲس اَکھ پرٛاوُڈ موٗمٮ۪نٛٹ یۄس بہٕ تۄہہِ سۭتۍ شِیَر یژھٕ کَرُن کہِ بہٕ ٲسٕس أکِس پرٛایویٹ جایہِ کٲم کَران تہٕ تَتہِ مِلیو مےٚ اَکہِ لَٹہِ مَطلَب اَکہِ لَٹہِ نہٕ کیٚنٛہہ مَطلب سُہ اوس اَکھ واریاہ پرٛٮ۪سٹیٖجیَس اٮ۪واڈ سُہ مِلیو مےٚ پرٛاوُڈ موٗمؠنٛٹ چھےٚ میٛانہِ خٲطرٕ یہِ تہِ کہِ مطلب یہِ کہِ بہٕ چھَس نہٕ زانٛہہ مےٚ ترٛوو نہٕ زانٛہہ مطلب اُمیٖد کِہیٖنۍ سۄ چھےٚ میٛانہِ خٲطرٕ اَکھ بٔڑ بارٕ أچیٖومٮ۪نٛٹ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ چھےٚ یۄس بہٕ پنٛنِس پانَس پرٛاوُڈ چھَس کَران کہِ مُشکِل وقت تہِ چھِ یِوان وقت چھُنہٕ ہمیشہِ سیم آسان مگر پَنُن یہِ تہِ ترٛوو نہٕ مےٚ پَتھَر کیٚنٛہہ سۄ چھےٚ میٛانہِ خٲطرٕ اَکھ پرٛاوڈٮ۪سٹ موٗمٮ۪نٛٹ تتھ منٛز ہٮ۪کہٕ بہٕ ؤنِتھ اہن سا بہٕ چھَس پرٛاوُڈ پنٛنِس پانَس پٮ۪ٹھ کہِ مےٚ کوٚر یہِ تہٕ مےٚ ترٛٲو نہٕ پَتھ پَتھَر کیٚنٛہہ بیٚیہِ دٔیِم کَتھ بیٚیہِ کَتھ کَتھِ پٮ۪ٹھ چھَس بہٕ پرٛاوُڈ کران بہٕ وَنو تۄہہِ کہِ یۄس میٛٲنۍ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ چھےٚ وٕنیُک تام یُس رٮ۪سپٮ۪کٹ مےٚ پنٛنٮ۪ن پیرٮ۪نٛٹسَن پنٛنٮ۪ن أنٛدۍ پٔتۍ لُکَن نِش مِلان چھُ سۄ چھےٚ میٛانہِ خٲطرٕ اَکھ پرٛاوڈٮ۪سٹ موٗمٮ۪نٛٹ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ چھِ أچیٖومٮ۪نٛٹ گٔے نہٕ یہِ ژےٚ مِلی پونٛسہٕ ژےٚ مِلی اٮ۪واڈ سۄ چھَنہٕ اَکھ أچیٖومٮ۪نٛٹ آسان أچیٖومٮ۪نٛٹ ایک رٮ۪سپٮ۪کٹ ہے جو آپ کو دوسروں سے مِلتا ہے جو آپ کَرتے ہیں یہِ تُہۍ کَران چھُو تَمہِ باوجوٗد یہِ تۄہہِ لوٗکھ اورٕ رٮ۪سپٮ۪کٹ چھِو کَران سۄ چھےٚ اَکھ أچیٖومٮ۪نٛٹ آسان تۄہہِ پَزیو یہِ مانُن یہِ کَتھ بیٚیہِ دٔیِم کَتھ چھےٚ پَنُن پان چھُ اَکھ مطلب اِنسانَس چھُنہٕ خٲلی سونٛچُن آسان کہِ وۄنۍ چھُس بہٕ بہٕ چھُس یِتھ کٔنۍ کَران یہِ بہٕ چھُس دۄہَے یی رِپیٖٹ کَران مےٚ گژھِ کیٚنٛہہ اَصٕل آسُن ہُہ چھُ کَران میٛانہِ خٲطرٕ اَصٕل مےٚ چھُ یہِ دٮ۪ماغ منٛز ترٛومُت یہِ چھےٚ میٛانہِ خٲطرٕ اَکھ أچیٖومٮ۪نٛٹ کیٛازِکہِ بیٚکِس بیٛاکھ کیٛاہ چھُ کَران کیٛاہ نہٕ چھُ کَران بہٕ چھَس تٔمِس پٮ۪ٹھ پرٛاوُڈ کَران فیٖل مےٚ بہٕ چھَس نَہ زانو أسۍ سَنُن کٲنٛسہِ تہٕ نَہ وَنوس ژےٚ کیٛاہ کوٚرُتھ ژےٚ کوٚرتھَہ ٹھیٖک کِنہٕ ژےٚ کوٚرُتھ غلط البتہ اگر کیٚنٛہہ آسہِ خوشی ہِنٛز کَتھ تہٕ خوش گژھو بیٚیہِ کَرو دُعا کہِ یہِ أمۍ سٕنٛدۍ خٲطرٕ رُت آسی تہِ دِس تہٕ یِتھَے کٔنی چھُ پَتہٕ اللہ تعالیٰ کران پانہٕ تہِ رُت واریاہ ییٖژاہ موٗمٮ۪نٛٹ چھےٚ آسمَژ یِم میٛانہِ خٲطرٕ واریاہ واریاہ پرٛاوُڈ یَتھ منٛز مےٚ واریاہ پرٛاوُڈ فیٖل کوٚر وۄنۍ چھَس بہٕ اَکھ موٗمٮ۪نٛٹ وَنان کہِ خۄدایہ مےٚ چھِ شوق مےٚ چھُ پانَس شوق کہِ بہٕ گَژھ اِنٛڈِپٮ۪نٛڈٮ۪نٛٹ اِن آزاد تہِ روزُن یہِ چھُنہٕ ضٔروٗری کہِ بہٕ کَرٕ کیٚنٛہہ یہِ تہٕ کیٛاہ چھِ اَتھ وَنان ضٔروٗری چھُنہٕ یہِ کہِ تُہۍ کٔرِو کیٚنٛہہ مطلب بِزنِس کیٚنٛہہ کٔرِو جاب گَژھیو تۄہہِ مِلُن مگر ییٚلہِ تُہٕنٛدۍ پیرٮ۪نٛٹٕس آسان چاہان کہِ تۄہہِ گژھیو گورمٮ۪نٛٹ جاب مِلُن مگر سُہ گورمٮ۪نٛٹ جاب چھُنہٕ تۄہہِ مِلان کیٚنٛہہ مگر تِہِنٛدِ خٲطرٕ چھےٚ سۄے اَکھ پرٛاوُڈ موٗمٮ۪نٛٹ تَمہِ وِزِ چھَس بہٕ وَنان بہٕ کَر ہاوَکھ یِم تَتھ نِش گٔژھۍ یِم پرٛاوُڈ گژھٕنۍ کیٛازِکہِ یِمَن چھُ باسان سُے کیوٗنٛکہِ اگر مےٚ یہِ وٕنیُک تام یۄس تہِ مےٚ أچیٖومٮ۪نٛٹ نی تِمو کوٚر نہٕ تَتھ غور کِہیٖنۍ سۄ ٲس واریاہ ڈِفِکَلٹ تہٕ تَتھ منٛز مُشکِل ٲسۍ واریاہ سفر تہٕ بیٚیہِ میون سُہ عٔقی مطلب روزُن سٕٹینٛڈ بَے مطلب أکۍسٕے یَتھ پٮ۪ٹھ روزُن کہِ نَہ بہٕ کَرٕ یہِ کَم تہِ ڈِفِکَلٹی آیہِ کُنی زٔنی تِمَن پٮ۪ٹھ مُقابلہٕ کَرُن کُنی زٔنی تہِ نہٕ کیٚںٛہہ اللہ تعالیٰ چھُ سۭتۍ مطلب چھُ پوٗرٕ دُنیا کیٛاہ جہان وجہان چھُ سۭتۍ تَمیُک چھُنہٕ مَسلہٕ کیٚنٛہہ مگر مسلہٕ چھُ یہِ کہِ ییٚلہِ تۄہہِ مطلب ییٚلہِ تُہۍ کانٛہہ أچیٖو کٔرِو پَتہٕ وَنیو تۄہہِ بیٛاکھ تَتھ دی نہٕ سُہ غور کِہیٖنۍ سُہ آسہِ اَکھ بٔڑ أچیٖومٮ۪نٛٹ تُہٕنٛدِ خٲطرٕ یُس نہٕ تۄہہِ مگر ییٚلہِ تُہۍ بیٚکِس پَنٛنِس پیرٮ۪نٛٹَس ؤنِو سُہ دِیو نہٕ تَتھ تۄہہِ پَتہٕ کیٛازکہِ تٔمِس خٲطرٕ چھَنہٕ سۄ أچیٖومٮ۪نٛٹ کیٚنٛہہ تَمہِ وِز ٲسٕس بہٕ سونٛچان کہِ بہٕ گٔژھٕس یِژھ اَکھ أچیٖومٮ۪نٛٹ کَرٕنۍ یۄس تِمَن پرٛاوُڈ ییٚمہِ سۭتۍ تِم واریاہ زیادٕ فخٕر کَرَن کہِ وٕچھ سانہِ کورِ کوٚر یِتھ کٔنۍ یہِ کوٗتاہ اَصٕل کوٚر أمۍ تہٕ سُہ اوس مےٚ واریاہ زیادٕ شوق تہٕ اِنشاء اللہ سُہ تہِ گژھِ پوٗرٕ کیٛازِکہِ یہِ تہِ آز تام موٚنٛگ اِنشاء اللہ سُہ گوٚو پوٗرٕ ییٚمہِ یَپور تہِ گژھِ پوٗرٕ تہٕ پُر اُمیٖد روزو أسۍ تہٕ بیٚیہِ دٔیِم کَتھ یہِ چھےٚ مےٚ ووٚن تۄہہِ گۄڈٕنٮ۪تھٕے أچیٖومٮ۪نٛٹ چھُو تۄہہِ غلط مطلب نیوٗمُت پرٛاوڈٮ۪سٹ موٗمٮ۪نٛٹ چھو تۄہہِ غلط مطلب تُہۍ چھُو وَنان یہِ کوٚر یِتھ کٔنۍ یہِ چھُ پرٛاوُڈ موٗمٮ۪نٛٹ یہِ چھےٚ أچیٖومٮ۪نٛٹ أچیٖومٮ۪نٛٹ نہٕ حظ چھَنہٕ یہِ أچیٖومٮ۪نٛٹ چھےٚ سَمتھِنٛگ ڈِفرنٛٹ یَتھ منٛز تُہۍ اَکھ مطلب یہِ چھُ اَکھ اَلگ اَکھ چیٖز آسان یُس نہٕ تُہۍ یِتھ کٔنۍ ہیٚکِو سَمجِتھ کیٚنٛہہ باقٕے وَنہٕ بہٕ یہِ تۄہہِ کہِ تُہۍ کٔرِو تۄہہِ تہِ ییٚژھنو خۄدا أچیٖو کَرُن یہِ تُہِنٛدۍ آسیو مقصد تِمَن منٛز کٔرۍنو کامیاب تہٕ تہِ وَنو بہٕ تۄہہِ تہٕ بیٚیہِ ہٮ۪کہٕ نہٕ بہٕ کِہیٖنۍ ؤنِتھ ٹھیٖک چھےٚ بیٚیہِ کیٛاہ وَنو بہٕ تۄہہِ